سانٮ۪ن گَرَن منٛز ہسَے چھُنہٕ تِتھ پٲٹھۍ پانہٕ وٲنۍ لَڑایہِ تہٕ چَکارِ گژھان کیٚنہہ البتہ ییٚلہِ ییٚلہِ گژھان چھُ تہٕ گَرٕ وٲلۍ ہسَے چھِنہٕ تَمہِ لڑایہِ ہِنٛز خبر یژھان باقِیَن لوٗکَن دِنۍ البتہ ہمسایہِ چھُ ہمیشہِ ہمیشہِ لڑایہِ رُکاونَس منٛز مدد کران تہٕ ہمساے چھُ اِنسان سُنٛد دۄیِم بوے آسان تہٕ بیٚیہِ ہسَے چھُ سانٮ۪ن سانٮ۪ن گامَن منٛز ہسَے چھُ یِتھَے پٲٹھۍ لڑایہِ یِوان حَل کرنہٕ زِ ہمساے تہِ ہسَے چھُ تَتھ منٛز مُلوث گژھان تہٕ اَتھ لَڑایہِ رُکاوان